آ اَسہِ چھُ ییٚتہِ کیٛاہ وَنان اَتھ گانٛدربَلَس منٛز اکھ یہِ وٮ۪تھ تہِ بیٚیہِ چھِ اَسہِ جنگُل تہِ ییٚتہِ بیٚیہِ چھس سِند تہِ ییٚتہِ سٲنِس جَنگلَس منٛز چھِ واریاہ واریاہ قٕسمٕکۍ یِم کُلۍ تہِ یِوان کُلۍ تہِ یِوان لَبنہٕ اَتھ منٛز چھِ یِوان دِودور وِودور تَمام چھِ یِوان اَتھ لَبنہٕ یُس سٲنۍ یُس سٲنۍ یہِ چھُ کیٛاہ وَنان اَتھ یۄس یہِ سٲنۍ وٮ۪تھ چھےٚ یۄس یہِ سٲنۍ یہِ چھُ نمبَل چھِ اَتھ مَنٛز چھُ یِوان اَتھ منٛز چھِ یِوان واریاہ قٕسمٕکۍ ہِنٛدۍ جاناوَار جاناوَار تہِ لَبنہٕ یِم مایگریٹری مایگریٹری یِم سٲنۍ جاناوَار تِم تہِ چھِ یِوان لَبنہٕ تِم تہِ چھِ یِوان لَبنہٕ اَتھ منٛز مایگریٹری تہِ چھِ یِوان واریاہ جاناوار چھِ یِوان لَبنہٕ تِم چھِ یِوان مایگریٹ تَتہِ پٮ۪ٹھ یِوان یور یِم سٲنۍ جنگُل چھِ جنگُل تہِ چھُ واریاہ اکھ اَصٕل اِمپٮ۪کٹ پٮ۪وان سٲنِس سانہِ زِندگی منٛز اَسہِ چھُ فرٮ۪ش اَیر مِلان اَسہِ چھُ اَسہِ چھِ فرٮ۪ش اِیر مِلان اَسہِ چھِ یہِ یِم یِم چھِ یِم سٲنۍ یِم جاناوَار یِم وٮ۪ٹ لٮ۪نٛڈَن مَنٛز چھِ آسان ویٚتھِ مَنٛز چھِ آسان نَمبلہِ اَسہِ چھِ گاندَر گاندَربَل کِنۍ سارے کھۄتہٕ بٔڑۍ نمبَل یِوان گاندَربَلَس مَنٛز چھِ یِوان بٔڑۍ نمبَل بٔڑۍ نمبَل مانٛنہٕ مطلب اَتھ منٛز چھِ آسان واریاہ واریاہ قٕسمٕکۍ واریاہ قٕسمٕکۍ یِم یِم اَتھ منٛز چھِ آسان واریاہ قٕسمٕکۍ یِم یِم جاناوَار یِم وٮ۪ٹ انِمٕلٕز چھِ آسان یِم یِم مایگریٹری یِم چھِ آسان یِم سٲنۍ جنٛگَل چھِ سانٮ۪ن جنٛگلَن مَنٛز چھِ گَژھان سانٮ۪ن جنٛگلَن منٛز چھِ یِوان سٕہہ پٔنٛزۍ سٕہہ تہِ چھِ یِوان لَبنہٕ پٔنٛزۍ تہِ چھِ یِوان لَبنہٕ بیٚیہِ چھِ یِوان لَبنہٕ اَتھ منٛز سٕہہ پٔنٛزۍ چھِ یِوان لَبنہٕ بیٚیہِ چھِ یِوان یِم کیٛاہ وَنان اَتھ شال یِوان لَبنہٕ رام ہوٗن چھِ یِوان لَبنہٕ یَتھ منٛز واریاہ قٕسمٕکۍ جانوَر ژَرِ کوتَر تَمام بَلاے چھِ یِوان اَتھ منٛز لَبنہٕ پارَک چھِ اَسہِ انیٚچرَل پارَک تہِ چھِ اَسہِ ییٚتہِ ڈاکٹر فاروق عبدُاللہ پارک تَتھ منٛز چھُ واریاہ واریاہ یِوان واریاہ یِوان یِم واریاہ سرینَگرٕ پٮ۪ٹھ یِوان واریاہ یِم پِکنِک مَناونہٕ تَتہِ چھِ واریاہ اَصٕل فیٖل گژھان نیٚچَر چھِ تَتہِ آسان نیٚچ نیچرَل یِم لَوٲرٕس چھِ آسان تِم تہِ چھِ یِوان تور پَنٕنۍ پَنُن دوہ سپٮ۪نٛڈ کرنہٕ بیٚیہِ یِم یہِ چھُ ماوٹیٚنٕز پہاڑ تہِ چھِ واریاہ اَصٕل اَسہِ پَہاڑ تہِ چھِ نزدیٖک یَتھ یَتھ منٛز یِم یِم کیٛاہ وَنان اَتھ یِم سٲنۍ یوٗتھ چھِ سون یِم چھِ یِم چھِ یِوان ٹرٮ۪کِنٛگ کَرنہٕ اور یِم چھِ ٹرٮ۪کِنٛگ ٹرٮ۪کِنٛگ کَران اَتہِ بیٚیہِ چھِ یِم رِوٲرٕس چھِ اَسہِ رِوَر چھُ ییٚتہِ یَپٲرۍ أسہِ سِنٛد چھُ اَسہِ وَسان یَپٲرۍ تَتھ منٛز چھِ فِشِنٛگ کَران یِم لوکَل یوٗتھ شامَن شامَن گژھان گاڈٕ رَٹنہِ تٕم چھِ گژھان گاڈٕ رَٹنہِ تَتھ مَنٛز گاڈٕ واڈٕ چھِ تم گاڈٕ تہِ چھِ تم رَٹان یِم رٲگِستان چھِنہٕ اَسہِ یَپٲرۍ کِہیٖنۍ اَلبتہ یُس یہِ یِم رِوَر ماوٹین تہِ چھُ أسۍ تہِ چھِ فٲیدٕ تُلان مِثال أسۍ تہِ چھِ گاڈٕ کھٮ۪وان تَمہِ مَنٛز أسۍ تہِ چھِ گاڈٕ گاڈَن ہُنٛد مَزٕ ہٮ۪وان مَزٕ کھٮ۪وان بیٚیہِ چھِ أسۍ مِثال کے طور پے یور گژھان جنٛگَل گَژھان صُبحٲے واکَس گَژھان فرٮ۪ش اَیَر چھِ آسان بیٚیہِ یِم سٲنۍ یِم یِم چھِ آسان ماج بیٚنہِ تم تہِ چھِ کھلان شامَن شامَن تور تم چھِ کَران کٲم تم چھِ واک کَرنہِ کھَسان تور فرٮ۪ٮش اَیر بیٚیہِ تٕمَن صحتَس پٮ۪ٹھ تہِ واریاہ اِمپٮ۪کٹ پٮ۪وان صحت تہِ چھُ واریاہ اَصٕل واریاہ اَصٕل گَژھان صحت تِہُنٛد یہِ یِمَن جنٛگلَس منٛز چھِ واریاہ مِثال کے طور پے یِم یِم گُپَن تراوان أسۍ یِم یِم تراوان کیٛاہ وانان اَتھ گاو واو تراوان تِم چھِ گاسہٕ واسہٕ کھٮ۪وان بیٚیہِ چھِ أسۍ گاسہٕ واسہٕ گاسہٕ واسہٕ اَنان اَنان اَتہِ بیٚیہِ چھِ اَسہِ بیٛاکھ پارک دُدرہما پارک سۄ چھِ أتھۍ رِور سِنٛد سِنٛد یۄس وَسان چھِ سُہ چھِ وٲلہِ پٮ۪ٹھ وَسان تٔتھۍ یَتھ پٮ۪ٹھ تٔتھۍ پٮ۪ٹھ چھِ یہِ پارَک سُہ تہِ چھُ آسان مطلب شُرۍ چھِ شامَن گَژھان گِنٛدنہِ تِم یُس تُہُنٛد یِم یہِ فِزِکَل مٮ۪نٹَل چھِ فِزِکٔلی تہِ چھِ تم ٹھیٖک روزان مٮ۪نٹٔلی تہِ چھِ تم ٹھیٖک روزان تمَن چھِ واریاہ واریاہ فٲیدٕ واریاہ فٲیدٕ اَمہِ سۭتۍ مِلان یِم سرینگرٕکۍ چھِ یِم تِہِنٛدۍ کِنۍ تَپٲرۍ چھِنہٕ سِنٛد وَسان کِھیٖنۍ مطلب تٕمَن چھِ تھوڑا ٹمپریچَر تَتہِ زیادٕ آسان تٕم چھِ فرٮ۪ش فریش فیٖل گژھنہٕ خٲطرٕ اَتھوارِ دۄہ مطلب ویٖک ایٚنٛڈزَن پٮ۪ٹھ کھَسان یور سۄنہٕ مرٕگ چھِ کھَسان تم یُس یہِ سِن تَپٲرۍ چھِ وَسان پَتہٕ چھِ وٲیل کِنۍ وَسان پَتہٕ چھِ یَپٲرۍ ٲرژ کِنۍ وَسان بیٚیہِ یُس یہِ سِن چھِ تَمہِ منٛز مَنٛز چھِ کَڑان واریاہَن روزگار بَنان تم چھِ کَران کٲم تم چھِ پَنُن روزگار چَلاوان تٕم چھِ کَڑان تَتہِ سٮ۪کھ چھِ کَڑان باجر چھِ کَڑان بولڈَر چھِ کَڑان تمہِ کہِ وَجہ سۭتۍ چھِ واریاہ یِم یِم أسۍ وَنو یِم کیٛاہ چھُ اَتھ یِم واریاہ فیملی چھِ تَتھ پٮ۪ٹھ ڈِپٮ۪نٛڈ تہٕ تِہنٛز تِہنٛدِ یَتھ پٮ۪ٹھ چھِ واریاہ فیملی ڈِپٮ۪نٛڈ آسان